اَسلامُ علیکُم یِتھ کٔنۍ زِ پتہ زٕ پَتہ چھو أسۍ چھِ دینِ اِسلامَس سۭتۍ تعلق تھاوان تہٕ سون مَذہب چھِ دیٖنہِ اِسلام أسۍ چھِ مُسلمان أسۍ ییٚلہِ صُبحٲے وۄتھان چھِ أسۍ چھِ صُبحٲے دۄہٕچ شروعات کَران پنٛنہِ صُبحٲے نٮ۪مازِ سۭتۍ یَتھ زَن وَنان چھِ أسۍ فجر نٮ۪ماز تیٚمہِ پَتہٕ چھِ أسۍ کٲم کَران تمہِ پَتہٕ چھِ أسۍ چاے چٮ۪وان پَنٕنۍ برٛیکفاسٹ اَصۭل پٲٹھۍ کَران وۄتھان تہٕ نیران چھِ پَننہِ کامہِ اَکھ بَجے چھِ أسۍ بیٚیہِ نٮ۪ماز پَران تہٕ اَسہِ چھِ سون یُس اَسہِ گایِڈ چھِ کَران تٔمِس چھِ ناو وَنان أسۍ اِمام صٲب تہٕ سون یُس یہِ اِمام صٲب چھُ آسان سُہ چھِ اَسہِ ہٮ۪ ہیٚچھناوان قۄران پَرُن تہٕ قُرآنہِ شریٖف پَرُن نٮ۪ماز پَرٕنۍ آداب چھِ ہیٚچھناوان واریاہ چیٖز چھِ ہیٚچھناوان سَہ اَسہِ تہٕ سون یہِ اِمام صٲب یُس چھِ سُہ چھِ اَکھ گایِڈ اَکھ آسان سانہِ مَسجِد منٛز ییٚمِس پٔتۍ کِنۍ زِ أسۍ نٮ۪ماز چھِ پَران یِمن نِماز پَران چھِ أسۍ أسۍ چھِ صفن منٛز بیٚہوان تٔمِس پَتہٕ کَنۍ تہٕ نٮ۪ماز ختم کٔرِتھ چھِ سون اِمام صٲب دُعا کَران یُس دُعا سانہِ خٲطرٕ واریاہ زیادٕ ضُروٗری چھِ ییٚمہِ سۭتۍ سون خۄدا صٲب اَسہِ رٲز چھِ گَژھان تمہِ پَتہٕ چھِ أسۍ کٲم کَران تمہِ پَتہٕ چھِ أسۍ وٕچھان اَگر اَسہِ کانٛہہ اوٚنٛد پوٚت غریٖب آسہِ تٔمِس أسۍ مَدتھ کَران تہٕ سٲنِس قۄرانِ شریٖفس منٛز تہِ چھُ یہِ لیٚکھِتھ غریٖبَس کٔرِو سَہ مَدتھ سون حضوٗرِ پاک صلی اللہ علیہِ وَسلم اوس کَران پان غریٖب غُرباتَن مَدتھ تہٕ تٔمۍ سُنٛدٕے یہِ کٲم چھِ اَسہِ پَکناوٕنۍ برٛونٛہہ کُن برٛونٛہہ کُن اَسہِ پز غریٖبَن مَدتۍ کَرُن تہٕ موٚنٛڈ مِس کِنۍ آسہِ تٔمِس پَزِ مَدتھ کَرُن واریاہ واریاہ لوٗکھ چھِ دُنیاہَس منٛز یِمَن حاجت آسہِ ضوٚرَتھ تِمَن پَزَن آسہِ حاجت کڑٕنۍ تہٕ سٲنِس دینہِ اِسلامَس منٛز چھِ ایی ہیٚچھناوان اَگر کانٛہہ غریٖب غُربات آسہِ تٔمِس کٔرِو سا مَدتھ تہٕ باقی چھِ دُنیاہَس منٛز واریاہ چیٖز آسان تِم تہِ یِم نہٕ أسۍ ہیٚکو کٔرِتھ کِہیٖنۍ مطلب أسۍ چھِ ہِندوٗ دَرم چھِ بیٛاکھ دَرم اَکھ سٲنِس سانہِ کَنٹری منٛز اَسہِ پَزِ نہٕ ہِندوٗ درمَس کُن گَژھُن کینٛہہ سون اِسلام چھِ وَنان پنٛنِس مذہَبَس کٔرِو سا رٲچھ